وعلیکُم سلام اسلام علیکُم آ تُہۍ جمکَش موٹٲرٕس چھُنہٕ حظ تُہۍ اَسہِ حظ ٲس گٲڑۍ اَکھ ہیٚنۍ تۄہہِ کُس کُس گٲڑۍ چھو اٮ۪وٮ۪لیبٕل آز اَتہِ اَچھا

اَچھا اَسہِ ٲس اَلٹوسٕے منٛز اَلٹو کے ٹٮ۪ن یَتھ ہینٛڈ فِرٛی چھِ روزان یہِ گِیَر

بٕلیک بیٚیہِ مایلیج کیٛاہ چھِ دِوان یہِ مایلیج اَچھا پٔر لیٖٹَر شیٹھ کِلوٗ میٖٹَر

فُلی لوڈٕڈ فُلی لوڈٕڈ چھےٚ آچھا آچھا ٹھیٖک ٹھیٖک اَچھا ہاں بہٕ اوسُس تی وَنان مطلب اَتھ کیٛاہ چھِ طٔریٖقہٕ پونٛسہٕ دِنُک اَچھا کوتاہ ہٮ۪کو وٕنۍکٮ۪نَس دِتھ

اَچھا ٹھیٖک نہ بہٕ چھُس یَژھان کہِ بہٕ دِمو تۄہہِ کیشی اَکی ساتہٕ

آ کَلَر گَژھِ آسُن بٕلیکٕے تہٕ مطلب اگر زَن مےٚ مایِنٛڈ گوٚو چینٛج بہٕ ہٮ۪کا کٔرِتھ رِٹٲرٕن

ٹھیٖک چھُ تُہی ٲسۍوا صُبحَس آفسَس پٮ۪ٹھٕے ٹھیٖک چھُ بہٕ سَمکھو تۄہہِ صُبحَس بہٕ یِمہٕ صُبحَس اوٗرۍ تہٕ أسۍ کَرو اَتی یہِ ڈیٖل ٹھیٖک چھُ

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک اوکے